سٲنِس ایرہا ہس منٛز چھِ زیادٕ کل جِیو ہو کمپنی ہنٛدۍ سبسکرایبر زیادٕ یَس زیادٕ نیٹؤرکۍ تہِ چھِ چلان جیو سروِسز چھِ ٹیلی فون تہٕ بییٚہِ نیٹ سروِسز فراہم کران